آ ڈِسٹرک بَڈگامَس مَنٛز تہِ چھُ واریاہ یِم کَلچَرَل پریٚکٹِسِز یِم وٕنہِ تہِ فالو گَژھان فار ایٚگزامپٕل ییٚتہِ چھُ خاندرَس پٮ۪ٹھ وَنوُن وَنوُن چھُ یِوان کَرنہٕ یَتھ منٛز واریاہ لُکھ پانہٕ ؤنۍ جمع چھِ گَژھان اَمہِ سۭتۍ چھِ لُکھ اَکھ أکِس نَزدیٖک یِوان یِمَن مَنٛز چھُ پیار مُحبت بَڑان وازوانَس منٛز چھِ ترٛٲمۍ تہٕ یہِ تہِ چھُ اَکھ سُہ سِسٹَم یَتھ منٛز لُکھ چھِ یِوان اَکھ أکِس نَزدیٖک بیٚیہِ چھُ ہٮ۪کان پیار محبت چھُ بٔڑ بیٚیہِ چھُ ییٚمہِ ساتَن خاندر چھُ آسان تَمہِ ساتہٕ چھِ پَنٕنۍ رِشتہٕ دار ہَمساے یہِ تہِ چھُ اکھ کَلچرَل پرٛٮ۪کٹِسٕے تِکیٛازِ یِم چھِ یِوان سٲری جَمع یِم چھِ سٲری أکسٕے جایہِ جَمع گژھان أمۍ سۭتۍ چھُ یِمَن پانہٕ ؤنۍ اَکھ اِتحاد بَڑان اَکھ پیار محبت بَڑان